ییٚتہِ چھُ واریاہ بِزنٮ۪س کرنہٕ یِوان تہٕ ییٚتہِ چھِ نٮ۪صف لُکھ بِزنٮ۪س کران تہٕ بِزنٮ۪س کِس ایریا سٕے منٛز کٲم کران زیادٕ تر چھِ ییٚتہِ لُکھ پَنُن گُزارٕ بِزنٮ۪سٕے پٮ۪ٹھ کران تہٕ بِزنٮ۪سٕے چھُ تِمَن گَرِچ آمدٔنی تہٕ ییٚتہِ چھِ واریاہ یِتھۍ کاروبار یِم وَنن لایَق چھِ تہٕ واریاہ کاروبار چھِ یِم واریاہ زیادٕ پونسہٕ چھِ کَماوان تہٕ واریاہ زیادٕ بِزنٮ۪س چھِ کران ییٚتہِ چھُ واریاہ یِتھۍ بِزنٮ۪س تہِ یِم چھُ پَنٕنِس پانَس پٮ۪ٹھ دارمَدار تہٕ تِم چھِ پَنٕنٮ۪ن چیٖزَن ویٖزَن پٮ۪ٹھ أسۍ بِزنٮ۪س کران

ییٚتہِ چھُ واریاہ بِزنٮ۪س گژھان یِتھ کنۍ کیٚنٛہہ بِزنٮ۪س چھُ فروٗٹ بِزنٮ۪س تَتھ منٛز چھُ تِم اَمبٔرۍ ژٕنن ژیرٕ ٲلچہِ تہٕ یِمَے یِمَے ژوٗنٹھِ تہٕ یِمَے یِمَے چیٖز کٕنان تہٕ نٮ۪بر سوزان تہٕ بیاکھ بِزنٮ۪س چھُ پیٹہِ بِزنٮ۪س یِم چھِ وُڈ تہٕ کاڈبوڈَس پیٹہِ بَناوان یَتھ منٛز لُکھ پَتہٕ

اَمبٕرۍ یا پَنٕنۍ پَنٕنۍ میٚوٕ چھِ بَران تہٕ سوزان چھِ نٮ۪بر یا گرِ چھِ لگاوان بیاکھ بِزنٮ۪س چھُ ییٚتہِ لُکھ کران اوٹ پِسنُک تہٕ تِمَن چھِ گرِ مِشیٖن آسان تہٕ ییٚمہِ سۭتۍ تِم اوٹ چھِ پیٖسان تہٕ بیاکھ بِجلی چھُ ییٚتہِ کران چیرِ بَناونُک ییٚمہِ سۭتۍ تِم لٔکرِ چھِ چیرِ بَناوان تہٕ بیٚیہِ چھِ تَاخ بَناوان یِتھ کَنۍ گَرس خٲطرٕ تاخ واخ وُڈٕکۍ چیٖز چھِ بَناوان تہٕ چھِ اَمکُے بِزنٮ۪س کران بیاکھ بِجلی چھِ ییٚتہِ شیشتَرُک یِم شیشتٕر چھِ بَناوان تہٕ شیشتَرٕک چیٖز چھِ ٹھیٖک ویٖک کران بیاکھ بِزنٮ۪س چھُ ییٚتہِ ژوٚچہِ ہُند بیکری ہُند یَتھ منٛز اکھ چھُ ٹریڈِشنل بیکری تہٕ تہٕ تَتہِ چھِ تِم ٹریڈِشنل کَشمیٖری چیٖز بَناوان تہٕ بیاکھ چھُ بیٚیہِ سیوٚد بیکری یَتھ منٛز واریاہ چیٖز پیسٹری ویسٹری یِم چیٖز چھِ کٕنہٕ یِوان بیٚیہِ چھِ ییٚتہِ واریاہ دُکان دار تہِ واریاہ دُکان یِم چیٖزَن خٲطرٕ یِتھ کَنۍ ڈِپارٹمینٹل سِٹور بِزنٮ۪س چھُ ییٚتہِ گژھان کوٚش کٕننُک بِزنٮ۪س چھُ ییٚتہِ گژھان سونہٕ بِزنٮ۪س چھُ ییٚتہِ گژھان پَلو بِزنٮ۪س چھ ییٚتہِ گژھان ہُم جینرَل بِزنٮ۪س چھِ ییٚتہِ گژھان واریاہ واریاہ یِتھِ بِزنٮ۪س یِم گژھان چھِ ییٚتہِ تِم چھِ واریاہ اَصٕل تہٕ بیاکھ بِزنٮ۪س چھُ ییٚتہِ یُس زِ سَبزی بِزنٮ۪س تہٕ سُہ چھُ ییٚتہِ ساروٕیو کھۄتہٕ زیادٕ چلان لُکھ چھِ سَبزی انان تہٕ پَتہٕ چھِ نیران کٕننہِ تہٕ کٕنان چھِ سَبزی تہٕ سَبزی کٕننَس منٛز چھُ تِمَن واریاہ آسٲیِش گژھان تِمَن چھُ واریاہ پونٛسہٕ تہِ یِوان تہٕ واریاہ چِھِ یِتھ بزنٮ۪س تہِ یِتھ کنۍ کَترٕو بِزنٮ۪س چھُ تَمٕے چھِ تِم کَترو تہٕ کَتریو تہٕ میژِیو چیٖز بَناوان تہٕ پَتہٕ چھِ کٕنان بیاکھ بِزنٮ۪س چھُ یتہِ

زِ وازوان بِزنٮ۪س کٕمۍ وازوانٕکۍ چیٖز چھِ انان تہٕ کٕنانا تہٕ ییٚتہِ چھِ واریاہ واریاہ بِزنٮ۪س کیری اَوُٹ گژھان تہٕ مےٚ چھُ باسان زِ یہِ چھُ واریاہ اَصٕل گام اکھ یِمہٕ بِزنٮ۪س چھُ گژھان واریاہ زیادٕ تہٕ واریاہ لُکھ چھِ ییٚتہِ زیادٕ تر بِزنٮ۪سٕے پٮ۪ٹھ تہٕ چھُ واریاہ اَصٕل پونسہٕ کَماوان بِزنٮ۪س تھروٗ یُس مےٚ اکھ واریاہ رٕژ کٲم چھِ باسان تہٕ بِزنٮ۪س چھُ اکھ واریاہ اَصٕل پٕلیٹ فارم لُکن خٲطرٕ